اَگر أسۍ وٕچھو یُتھُے اَکھ نوٚو بَچہٕ زٮ۪وان چھِ تہٕ کیٚنٛہہ رِواج تہٕ رَسمہٕ یِم تِژھ گَرٮ۪ن پوٗرٕ چھِ اِوان کَرنہٕ گۄڈٕنٮ۪تھٕے چھِ أسۍ وٕچھان کہِ ہَر مَذہَبَس انٛدَر چھِ ہَر کیٚنٛہہ طریٖقہ دِتھ تہٕ أسۍ چھِ مُسلمان تہٕ مُسلمان چھِ یہِ مانان زِ یُتھُے اَکھ بَچہٕ زِندگی مطلب چھِ یِوان مطلب نٔیِس دُنیاہَس منٛز تہٕ تٔمِس سٕنٛدِس تَتھ چھِ وَنان تحنیٖق یعنی کہِ تٔمۍ سٕنٛدِس ٲسَس منٛز چھِ اَکھ میوٗٹھ کیٚنٛہہ چیٖز موٚدُر کیٚنٛہہ چیٖز یِوان ترٛاونہٕ لایِک کھٔزٕر ہٮ۪کہٕ ووٚن أسۍ ترٛٲیِتھ یعنے کہِ ڈیٹٕس یا ۂنی یعنے کہِ ماچھ ہٮ۪کو تٔمۍ سٕنٛدِس ٲسَس منٛز ترٲیِتھ تہٕ بیٚیہِ چھِ یِوان تٔمۍ سٕنٛدِس دوٚشنہِ کَن طرفہٕ آزان دِنہٕ یعنے کہِ بانٛگ تہٕ بیٚیہِ چھِ اَگر أسۍ وٕچھو بیٚیہِ چھِ کَران عقیٖقَہ عقیٖقَہ مطلب زِ أسۍ چھِ کیٚنٛہہ جاناوَار قُربان کَران تہٕ لٔڑکَس خٲطٕر چھِ اَلگ آسان تہٕ کورِ خٲطٕر چھِ اَلگ آسان بیٚیہِ چھِ آسان سنٛدر تہِ تہٕ بیٚیہِ چھِ واریاہ کیٚنٛہہ رِچوَلٕز یا رَسمو رِواج یِم أسۍ یِم ییٚلہِ تہِ کانٛہہ بَچہٕ پٲدٕ چھِ گَژھان تہٕ بیٚیہِ چھِ آسان ختَن حال یعنے کہِ پرٛاسٹِٹیوٗشَن ییٚمِس یُس لٔڑکَس چھِ یِوان کَرنہٕ اِتھَے کٔنَتھ چھِ واریاہ کیٚنٛہہ رَسمو رِواج یِم مَناونہٕ چھِ یِوان